آ سَوال چھُ آ تُہۍ ہیٚکِو سا ؤنِتھ پانٛژھ ڈیٹ یِم تۄہہِ یاد چھَو تٕم پانژھ ڈیٹ چھِ گۄڈٕنیُک ڈیٹ چھُ ییٚمہِ دۄہ مےٚ ڈی او بی ییٚمہِ دۄہ بہٕ زاوُس ییمہِ دۄہ مےٚ بٔرتھ گے سۄ ڈی او بی چھےٚ مےٚ اکھ اَگست کُنہٕ وُہ شَتھ تہٕ اَرنَمَتھ بیاکھ ڈیٹ چھُ آ ییٚمہِ دۄہ مےٚ ٹینتھ پاس کوٚر اکھ اکٹوبر زٕ ساس تٔرواہ بیاکھ ڈیٹ چھُ ییٚمہِ دۄہ مےٚ گریجویشَن کٔر زٕ ساس وُہَس منٛز بیاکھ ڈیٹ چھُ ییٚمہِ دۄہ مےٚ سِسٹر خاندر اوس زٕ ساس اکہٕ وُہَس منٛز اینڈِنگ اَکٹوٗبر